کِرکٹ فُٹ بال ہاکی ٹیبٕل ٹٮ۪نس ٹٮ۪نس بیڑمِنٹَن بۄکسِنگ ریسلِنگ وِراٹ کوہلی سَچِن ٹَنڑولکَر ایم ایس دونی میٚری کوام پی وی سِندو نیرَج چوپرا سانیا مِرزا کَپِل دیو